ییٚلہِ تہِ مےٚ لانٛگ بایکِنٛگ ٹرپ چھِ آسان تمہِ ساتہٕ چھُس بہٕ وٕچھان گۄڈٕنیٚتھ چھُس بہٕ کَران بایکہِ ہٕنٛز کَنڈِشَن چیٚک بایک چھَا ٹرپ خٲطرٕ ریٚڈی کِنہ نہَ تمہِ پَتہٕ چھُس بہٕ پَنُن ایٚسَنشَل سامان تُلان یہِ مےٚ پَننہِ ٹرپ خٲطرٕ ضروری آسہِ تمہِ خٲطرٕ چھِ أسۍ ہیٚلدی فُڈ کھیٚوان واٹَر چھِ أسۍ کَنٹنیوسلی چیٚوان یا بَدَل کانٛہہ ٹایپُک فِلوڈ چھُ آسان یا فروٗٹٕس چھِ آسان تِم چھِ أسۍ پانَس سۭتۍ تھاوان تمہ سۭتۍ چھِ أسۍ تھوڑا ہیٚلدی روزان بیک پین اگر أسۍ وٕچھو بیک پین اگر لانٛگ ٹرپ آسہِ پَتہٕ آسہِ نہٕ بایک کَمفٲٹیبٕل کینٛہہ بیک پین چھِ تیٚلہِ گٔستھٕے سُہ چھُ ہر کُنہ یتھ مَنٛز ٹرپ مَنٛز اومتٕے آ اگر بایک وۄنۍ کَمفٲٹیبٕل آسہِ اصل بایک آسہِ ہیٚوی کمپٔنی ہٕنٛز بایک آسہِ تیٚلہِ تہِ چھِ بیک پین گَژھان مگر تیٖژ چھَ نہٕ گَژھان کینٛہہ گَژھان چھِ واریاہ کم سُہ چھُ ییٚلہِ رایڈِنٛگ کٔر بیک پین چھِ ضروری ٲستھٕے اتھ چھُ اَسہ پیٚوان سامنہٕ کَرُن ضروری تہٕ باقٕے روٗد فُڈٕچ کتھ فُڈ گَژھِ ہیٚلدی فُڈ گَژھِ کھیٚون یمہ سۭتۍ اَسہِ وایٹمنٕز میلن یمہ سۭتۍ أسۍ ہاڈریٹِڈ روزو اصٕل پٲٹھۍ یُتھ نہٕ نِندر کھَسہِ اَسہِ سَفرَس دوران کینٛہہ